میٛٲنۍ موج تہٕ میٛٲنۍ مطلب یِم تہِ گَرِکۍ بٲژ چھِ تِم چھِ مطلب اَکھ اہم رول کران مےٚ ہیٚچھناونَس منٛز کہِ بہٕ کِتھ پٲٹھۍ ہیٚکہٕ رٔنِتھ کٔرِتھ مطلب یُس ہسا رَنُن کَرُن چھِ یہِ کوتاہ مطلب اِمپاٹَنٛٹ چھِ بیشک چھِ مطلب اَکھ ایٚجوکیشَن اَکھ پَڑٲے سۭتۍ واریاہ ضٔروٗری سانہِ لایفہِ منٛز مگر یُس رَنُن چھُ سُہ تہِ چھِ أکِس مطلب کورٮ۪ن نہٕ خٲطرٕ نہٕ کینٛہہ وارٮ۪ن مطلب لٔڑکَن تہِ کورٮ۪ن تہِ واریاہ چھُ مطلب ضٔروٗری کینٛہہ ہیٚچھُن سُہ پَنٕنۍ ہابی بَناوٕنۍ سُہ چھِ مطلب پَنٕںۍ مطلب اَکھ پَسنٛدیٖدہ چیٖز بَناوُن کُکِنٛگ منٛز اِنٹرٛسٹ تھاوُن تہٕ یہِ چھِ میٛٲنۍ موج میٛٲنۍ فیملی مٮ۪مبٲرٕز مطلب مے ہمیشہ سَجَسٹ کَران کہِ مطلب سَجَسٹ کَران ہیٚچھناوان تہِ چھِم کہِ مطلب ژٕ کِتھ پٲٹھۍ مطلب کَرَکھ کُکِنٛگ ژٕ کِتھ پٲٹھۍ بَناوَکھ ژٕ مطلب پَنٕنۍ ہابی کہِ ژےٚ گژھی نہٕ پَگاہ تانۍ ییٚلہِ اگر ژٕ کُنہِ جایَن گژھکھ ژےٚ گژھی نہٕ سُہ پرٛابلِم گژھٕنۍ کِہیٖنۍ بیٚیہِ اگر ژٕ مطلب اَتھ منٛز اِنسٹرٛسٹ آسَکھ تہٕ ژٕ ہٮ۪کَکھ مطلب اَتھ منٛز تہِ پَنُن فیوٗچَر بَنٲیِتھ